آ سٲنِس ڈِسٹِرٛکَس منٛز چھُ وارِیاہ یِم أسۍ چھِنہٕ یِمَن گُروٗ اِمام وِمام أسۍ چھِ یِمَن عٲلم مانان تِم چھِ وَنان وارِیاہ واریاہ اَصٕل چیٖز کَتھٕ چھِ یِم وَنان تَتھ منٛز چھِ تِم کَتھٕ یہِ وَنان اَمہِ سۭتۍ ہٮ۪کو أسۍ اگر أسۍ یِمَن پٮ۪ٹھ عمَل کَرو دُنیا تہِ گَژھِ اَسہِ بہتر تہٕ ٲخرَت تہِ گَژھِ بہتر تِم چھِ وَنان تَتھ منٛز زِندگی تہِ کِتھ کٔنۍ پَزِ اَسہِ گُزارٕنۍ یا تِم چھِ وَنان اَسہِ چھُ ٲخرَت تہِ پَکناوُن تَتھ سۭتۍ صرف چھُنہٕ دُنیاہُے یوت پَکناوُن کِہیٖنۍ اَسہِ چھِ ٲخرَت چہِ کامہِ تہِ تَتھ منٛز کَرنہِ یُس ٲخرَتٕے یوت رَٹہِ صرف پَرِ نٮ۪مازَے یٲژ روزَے یٲژ سُہ تہِ چھِ گھاٹَس منٛز یا یُس دُنیاہٕسٕے یوت پَتٲے یوت لَگہِ رۄپیے یٲژ زینہِ سُہ تہِ چھِ گھاٹَس منٛز